مےٚ حظ چھِ مُختلِف قٕسمَن ہِنٛدۍ مُختلِف غٕزا کٮ۪ن قٕسمَن ہِنٛدۍ تجرُبہٕ حظ چھُ مےٚ مَطلب بہٕ حظ وَن تِمن مَطلب اَکھ زٕ حظ وَن بہٕ گۄڈنٮ۪تھٕے حظ وَن بہٕ مَطلب مَطلب اَکھ حظ چھِ مےٚ ٹَماٹَر حظ چھِ مےٚ تَگان بیٚیہِ حظ چھِ مےٚ اَمِچ یہِ اَمیُک تجرُبہٕ حظ چھُ مےٚ گاڈَن ہُِنٛد حظ چھُ مےٚ تجرُبہٕ مگر یُس مےٚ زیادٕ مَطلب مُشکِل چھُ باسان سُہ چھُ مےٚ باسان گاڈٕ کیازکہِ سُہ چھُ پیٚوان گۄڈنٮ۪تھ تَتھ چھِ پیٚوان دَگہِ تِم پتہٕ چھِ پیٚوان تَتھ تِم تھوٗل ترٛاوٕنۍ پتہٕ چھِ پیوان تَتھ تِم گول بَناوٕنۍ پتہٕ أسۍ وَنان تِمن گول بیٚیہِ ژۄچہِ پیوان یِمَن بَناوٕنۍ نِچہِ نِچہِ پتہٕ پیوان یِمَن مسال آسان ترٛاوُن تَتھ واریاہَن قٕسمَن ہُنٛد واریاہ لٔزیٖز قٕسمَن ہِنٛدۍ مَسال پیوان ترٛاوِنۍ مَرژٕانٛگَن پیٚوان ترٛاوٕنۍ نوٗن پیوان ترٛاوُن لیدٕر پیوان ترٛاوٕنۍ تَمہِ پتہٕ چھِ تِم پیوان تَلنہِ تٔلِتھ پتہٕ گۄڈٕ تھاوٕنۍ تِم ہاکھ ترٛاوُن سۭتۍ پتہٕ ٹَماٹَر ترٛاوٕنۍ سۭتۍ یہِ چھُ مَہ یُس یُس یہِ چھِ مےٚ گاڈٕ یِم چھِ مےٚ یِم چھِ مےٚ باسان واریاہ تھوڑا بہت مُشکِل وۄنۍ یُس مےٚ آسان چھُ باسان سُہ چھُ مےٚ باسان سیٚود ٹَماٹَر یہِ چھُ پیوان اَنٕنۍ پتہٕ پیوان ژَٹٕنۍ پتہٕ پیوان تَلٕنۍ پتہٕ پیوان تَتھ مَرژٕانٛگُن نوٗن لیدٕر پِیوٗنٛتاہ نہ سۭتۍ ترٛاوُن بیٚیہِ پیوان مَسال پِیوٗتاہ سۭتۍ ترٛاوُن مَطلب یُس ٹَماٹَر چھُ سُہ چھُ مےٚ باسان واریاہ زیادٕ آسان لیکِن یُس یہٕ چھُ گاڈٕ یہٕ چھُ مےٚ باسان واریاہ زیادٕ مُشکِل مےٚ چھُ پَننہِ زِندگی منٛز گاڈٕ رَنِمٕژ اکہِ لَٹۍ مگر تَمہِ دۄہ تھٔچِس بہٕ یوٗتاہ بَلاے بیٚیہِ اوس اِنسانَس خَبر مٲلِس ماجہِ یِیاہ یہِ پَسنٛد یہِ رَنُن یا کہِ یہِ گاڈٕ چھِ مےٚ باسان مُشکِل مَطلب مَگر یُس ہسا مےٚ یہِ ٹَماٹَر یہِ چھُ مےٚ باسان آسان